ہیلو اسلام علیکُم وعلیکُم اسلام تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ اۭں شُکُر گَرِ چھِ سٲری ٹھیٖک مےٚ ٲس تۄہہِ سۭتۍ تھوڑا کَتھ کَرٕنۍ یَتھ دیٖوار کِس بارَس منٛز بہٕ ٲسٕس دَپان أسۍ کھالو یہِ دِیٖوار اَتھ کٔرِو تھوڑا تُہۍ تہِ کَنٹِرٛبیوٗٹ تھوڑا کَرو أسۍ تہِ تہٕ أسۍ کھالو منٛزٕباگ یہِ مَکانَن دۄن منٛزباگ اکھ دِیٖوار ٹھیٖک چھِ حظ ٹھیٖک چھُ تُہۍ کٔرۍ زیٚو تھوڑا کَنٹرٛبیوٗٹ تہٕ تمہِ پتہٕ سا سٕنو أسۍ یہِ کٔرِتھ